ٲں اسہِ پَزِ کَشمیٖری ٲں لیٚنٛگویج یوٗز کَرٕنۍ کیٛازِکہِ یہِ چھِ اسہِ پَنٕنۍ مَدَر مَدَر ٹَنٛگ تہٕ بیٚیہِ مطلب کَشمیٖری پَزِ اسہِ اَمہِ موٗجوٗب یوٗز کَرٕنۍ کہِ مَطلَب یُس یہِ بَچہِ چھِ بَچہِ پَرناوٕنۍ چھِ اسہِ یہِ مطلب یہِ کَشمیٖری کیٛازِکہِ یُس مطلب یہِ چھِ اسہِ پَنٕنۍ مَدَر ٹَنٛگ کیٛازِکہِ بیٚیہِ چھِ یہِ نٔو نٔو یُس یہِ وۄنۍ مطلب جَنریشَن یی تِمن سۭتۍ روزِ یِتھ کٔنۍ یہِ زَبان زِنٛدٕ ٲں کیٛازِکہِ اگر أسۍ یہِ کَرو نہٕ کَشمیٖری یوٗز کِہیٖنۍ یہِ گژھہِ ختم